اگر بہٕ نارمٔلی کَرٕ بہٕ چھیٚس واریاہ زیادٕ ماٹِویٹِڈ بہٕ چھیٚس واریاہ زیادٕ رایٹِنٛگ کَران اور اگر اُس کے باوجوٗد بہٕ چھیٚس ڈایریٖز تہِ لیٚکھان تَتھ منٛز چھیٚس بہٕ پننہِ لایفہِ متعلق لیٚکھان نارمٔلی بہٕ ییٚتھ لنٛگویج منٛز چھیٚس لیٚکھان سۄ چھِ یا تہِ چھِ سۄ کٲشُر تہِ اردوٗ تہِ تہٕ انٛگلش تہِ وۄنۍ ییٚمہِ وِزِۍ مےٚ ییٚتھ متعلق مرضی گژھہِ اوترٕ لیٛوکھ مےٚ ابنِ تیمیہ ہس رلیٹڈ اَکھ ایٚساینِمیٚنٛٹ تہٕ الحمدُ للہ تَتھ میلے مےٚ فٔرسٹہٕ پوٚزِشَن تہِ سٲری گٔے خۄش سُہ اوس مےٚ لیٛوکھمُت اِنگلِشَس منٛز